ہیٚلو اَسلامُ علیکُم اہن حظ تُہۍ چھِو حظ بارہمولہ کیفے لِبٲرٹی پٮ۪ٹھ کَتھ کَران اچھا اچھا اہن حظ یہِ اَکھ پرٛابلِم ٲس یہِ لَگ بَگ اَکھ گَنٹہٕ برونٛہہ چھِ اَسہِ آرڈَر کوٚرمُت تُہٕنٛدِ رٮ۪سٹورَنٛٹ پٮ۪ٹھ تہٕ اَتھ پٮ۪ٹھ ٲسۍ ہاوان کہِ تٕرٛہ مِنَٹ لَگَن تٕرٛہ مِنَٹ حظ گٔے ٲدۍ وٕنکٮ۪نَس گوٚو اَکھ گَنٹہٕ اَسہِ چھِ گَرِ سٮ۪ٹھاہ ایٚمَرجَنسی أسۍ یُس یہِ ڈیٚلِؤری پاٹنَر اوس اَسان گوٚمُت سُہ چھَنہٕ فونٕے تُلان اَسہِ کٔرۍ تٔمِس لَگ بَگ پانٛژھ دَہ فون سُہ نہ حظ چھَنہٕ أکِس کال کَران آنسَر کِہیٖنۍ تُہۍ حظ ؤنِو أسۍ کیٛاہ کَرو یہِ چھِ حظ یِہَے چھِ حظ تُہُنٛد حِساب کِتاب اَتہِ وَنۍ حظ کٔرِو تُہۍ اَکھ کٲم تُہۍ کٔرِو تٔمِس کَنٹیکٹ سُہ وٕچھ سُہ کیٛاہ چھُ کَران اہن حظ اہن حظ اَسہِ ؤنِو تُہۍ جلدی معلوٗم کٔرِتھ تہٕ کیٛاہ چھُ کَرُن سُہ کوٚت چھُ گوٚمُت کَر واتہِ سُہ یور اَسہِ حظ چھِ سٮ۪ٹھاہ ایمَرجَنسی اَسہِ چھِ سٮ۪ٹھاہ پٔژھۍ آمٕتۍ گَرِ وٕنکٮ۪نَس چھِ ضٔروٗرت وٕنکٮ۪نَس چھِ بیٚیہِ بَتہٕ کھٮ۪نُک ٹایم تُہۍ حظ وٕچھو یوٗتاہ ٹایِم گوٚو تہٕ بیٚیہِ ؤنِو تٔمِس کوتاہ ٹایِم لَگہِ تہِ تاکہِ أسۍ ہیٚکو وٕنکٮ۪نَس وَقتَس پٮ۪ٹھ بیٚیہِ کانٛہہ اِنتِظام کٔرِتھ اہن حظ یہِ حظ اَسہِ تُہٕنٛز مہربٲنی جلدی جلدی کٔرِو اہن حظ تُہۍ حظ کٔرۍ زیٚو مےٚ واپَس فون پَتہٕ اہن حظ ٹھیٖک حظ چھُ چلو اَسلامُ علیکُم